وعلیکُم سلام ورحمتُہ اللہ اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ یِم حظ ٲس نہٕ سکوٗلٕے راتہٕ پٮ۪ٹھ یِمو چھِ یِم چھِنہٕ حظ یہِ جنٛک فُڈ اَز کھٮ۪وَن تَوَے چھِ یِم گژھان بٮ۪مار تھوڑا ٲس أمِس کم تیٖژاہ ٲسٕس نہٕ کیٚنٛہہ پَتہٕ آیو یہِ نہَ نہَ اَسہِ باسٮ۪و نہٕ کیٚنٛہہ ییٚتہِ چھُ وُنکٮ۪س جان رش گَرِ اوس نہٕ یہِ تیٛوٗتاہ بٮ۪مار کیٚنٛہہ تہٕ خبر وۅنۍ کیٛاہ چھُس گوٚمُت شایَد چھُ أمۍ کھٮ۪ومُت یِہَے جنٛک فُڈ ونٛک فُڈ کھٮ۪وان یِم اَز زیادٕ تہٕ تَوَے ما آسہِ گوٚمُت اَہَن حظ تِتہِ چھُ ٹھیٖک وۅنۍ حظ تھاوہوکھ خیالٕے وۅنۍ نِمہٕ ہوٗن یہِ کہِ أنۍہوٗن وۅنۍ اَنہٕ ہوٚس دوا اَہَن حظ کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ آسہوکھ دِوان پاکنٲوِتھ ترٛیش ویش بیٚیہِ آسہوکھ کھٮ۪ن چٮ۪ن دِوان ٹھیٖک پٲٹھۍ گَرے تہٕ کیٚنٛہہ نہَ حظ پَرواے أسۍ نِمہٕ ہون یہِ گۄڈٕ ڈاکٹَرَس نِش أمِس کَرو گۄڈٕ ٹرٛیٖٹمٮ۪نٛٹ پَتہٕ وُچھو کیٛاہ وَنہِ ڈاکٹَر تہٕ تِتہِ مانو تہٕ بیٚیہِ کَرہوٚس پانہٕ تہِ تھوَہوس خیال تھوڑا بہت کیٚنٛہہ چھُنہٕ پَرواے أسۍ کَرو ییٖتِس کالَس گَرے احتیاط تہٕ فِلحال گژھو أسۍ ڈاکٹَرس نِش وُچھو سُہ کیٛاہ وَنہِ پَتہٕ کَرو أمِس أسۍ گَرے احتیاط ییٖتِس کالَس یہِ ٹھیٖک گژھِ ٹھیٖک گٔژھِتھ سوزہوٚن أسۍ یہِ بیٚیہِ سکوٗل وَلہٕ حظ کیٚنٛہہ چھُنہٕ پَرواے أسۍ تھاوَو اِنشاء اللہ اَدٕ حظ تُلِو حظ بِہِو